سوچہِ بھارَت سِکیٖم چھِ یۄس ہِندوستانَس منٛز یا یَتھ أسۍ وَنو بھارتَس منٛز لانٛچ آیہِ کَرنہٕ یَتھ منٛز مقصَد اوس پَنُن یُس یہِ اوٚنٛد پوٚک چھُ یہِ چھُ اَسہِ صاف تھاوُن سۄچہِ بھارَت سِکیٖمَس منٛز آیہِ تِکیٛازِ اَکھ چیٖز یُس یِمو یِم ٹویلیٹ یِمَن أسۍ کٲشِر پٲٹھۍ ٹَچہِ چھِ وَنان یِم آیہِ فَرہم کَرنہٕ تہٕ تِکیٛازِ لوٗکھ ٲسۍ گَژھان پَنٕنۍ حاجت روٲیی پوٗرٕ کَرنہٕ خٲطرٕ یُس یہِ نیچرَل کال ٲس آسان یہِ پوٗرٕ کَرنہٕ خٲطرٕ ٲسۍ گژھان یِمَن مٲدانَن منٛز اورٕ یور یا کۄلہٕ بَٹھٮ۪ن پٮ۪ٹھ کُنہِ جایہِ تہٕ تمہِ ساتہٕ ٲسۍ گنٛدگی پھٲلان تمہِ سۭتۍ ٲس گنٛدگی پھٲلِتھ یِم سون ماحول اوس أنٛدۍ پٔتۍ یہِ اوس خراب گژھان مگر ییٚمہِ ساتہٕ یہِ گورمٮ۪نٛٹَن یہِ سِکیٖمہٕ ییٚمہِ ساتہٕ یہِ سوچ بھَارت أبھیان شُروعات گٔے امہِ سۭتۍ آو یہِ فٲیدٕ سون اوٚند پوٚک گوٚو صاف تہٕ سون ماحول روٗد واریاہ صاف تہٕ گورمٮ۪نٛٹَس پَزَن یِتھی ہی اِنِشیٹِو تُلٕنۍ یِتھۍ ہی قدم تُلٕنۍ تِکیٛازِ پَنُن ماحول صاف یَتھ منٛز پٕلاسٹِک تہِ گژھِ یُن بین کَرنہٕ یَتھ منٛز پالِتھیٖن تہِ گژھِ بین یُن کَرنہٕ تِکیازِ سُہ چھُ سٲنِس ماحولَس منٛز سٲنِس زٔمیٖنَس سۭتۍ رٔلِتھ سٲنِس زٔمیٖنَس خراب کَران یا یِتھَے پٲٹھۍ پٕلاسٹِک سُہِ چھُنہٕ زٔمیٖنَس منٛز جلدی جلدی دۄدران کینٛہہ ییٚمہِ سۭتۍ سٲنۍ زٔمیٖنَس منٛز فَصٕل یا باقٕے چَو چاروٲے یِم کھٮ۪تھ چھِ تِم چھِ ہٮ۪کان مٔرِتھ تہِ تہٕ اِسلیے پَزِ گورمٮ۪نٛٹَس یِتھۍ ہِوۍ اقدام زیادٕ زیادٕ تُلُِنۍ ییٚمہِ ساتہٕ سون اوٚند پوٚکھ صاف روزِ